اَسلام عَلَیکُم جِناب مےٚ اوس تُہٕنٛزِ ٹریوٕل اِیجَنسی پؠٹھ کیب بُک کٔرمٕژ مےٚ اوس اَیَرپوٹ واتُن ضروٗری تَتہِ ٲسۍ مےٚ فُلایِٹ بِنگلور تُہۍ ٲسِو گٲڑۍ تِژھ سوٗزمٕژ نہَ اوس تَتھ میٛوٗزِک سِسٹَم سیٚود نہَ اوس بیٚیہِ ٲسٕس سیٖٹہٕ فُچمٕژ بیٚیہِ اوس ڈریوَر تیُتھ سُہ اوس روڑ بیٚیہِ گوٚو اَسہِ وَتی گاڑِ پَنچَر ییٚمہِ ییٚمہِ سٍتۍ نہٕ بہٕ ہیٚوکُس اَیَرپوٹ وٲتِتھ کیٚنٛہہ تہٕ بیٚیہِ گٔیہِ مےٚ فُلایِٹ تہِ مِس اِسلیے چھُس بہٕ تۅہہِ بہٕ گُذٲرٕش کَران یِژھ غلطی گَژھِ نہٕ بایا یِنۍ برٛونٛٹھ کیٚنٛہہ